اسلامُ علیکُم أسہِ کریٚو آرڈر پٔتمہِ لٹہِ مگر تتھ یۄس پے میٚنٹ گٔیے سۄ گٔیے فیل تہِ کیاہ ایٚشو چھُ اتھ اسہِ کٔریو وۄنۍ کنٹیکٹ تۄہہٕ سۭتۍ تُہۍ وُچِھو یہِ کیاہ ایٚشِو چھُ تہِ سُون آرڈر گژھِ بیٚیہِ تہِ کمپٕلیٖٹ گژھُن